اَسلامُ علیکُم تُہۍ چھُو حظ اَتہِ اُمیگا رٮ۪سٹورنٹ پٮ۪ٹھ بہٕ چھُس أکۍ نفرَن سوٗزمُت تٔمۍ ووٚن مےٚ ژٕ گژھ اور اَتہِ وُچھ مطب اَتھ کیٚنہہ مطلب تہٕ ژٕ وٕچھ رٮ۪سٹورنٛٹ مطلب یُس اُمیگا رٮ۪سٹورنٛٹ چھُ مطلب اَمِچ خاصیت کیٛاہ چھِ تہٕ بہٕ حظ چھُس مطلب یِتھ پٲٹھۍ تُہۍ وٕچھان چھُو أکِس رٮ۪سٹورنٛٹَس خاصیت چھےٚ سۄ چھِ واریاہ مطلب پڑان تہٕ تَمہِ پتہٕ تَمہِ پتہٕ چھُو وٕچھان تہٕ مطلب تٔمۍ یُس مےٚ مطلب اصلی چھےٚ کَتھ یہِ زِ مطلب مطلب تُہٕنٛدُک تُہٕنٛد یُس مطلب اُمیگا ہوٹَل چھُ مطلب اَسہِ چھِ یہِ چھِ مطلب اَتھ چھِ واریاہ خاصیت تہٕ مےٚ کوٚر أکۍ دوستَن مطلب کوٚر مےٚ فونَس پٮ۪ٹھ تعارُف تٔمۍ ووٚن مےٚ ژٕ گژھ اور تہٕ مےٚ یِنَے ییٚتہِ پنٛداہ نفر مطلب نٮ۪برِم چھِ مطلب تِم تِمَن چھِ مطلب تِم چھِ وٮ۪ج تہِ بیٚیہِ نان وٮ۪ج مطلب مےٚ بوٗز یُس مطلب تُہٕنٛد یہِ ہوٹَل مطلب یہِ اُمیگا رٮ۪سٹورنٛٹ چھُ اَتھ پٮ۪ٹھ چھِ اَتھ منٛز چھِ نان وٮ۪ج تہِ بیٚیہِ نان وٮ۪ج یِوان مطلب زیادٕ لبنہٕ تہٕ بہٕ چھُس وٕچھان مطلب نان مطلب پاپُلیرٹی کَتھ منٛز چھِ زیادٕ وٮ۪جَس کِنہٕ نان وٮ۪جَس کیونکہ کیٛازِکہ یِم مطلب تَتہِ پٮ۪ٹھ یِن تِم مطلب مےٚ یِم خاص دوس چھِ مطلب تِمَن گژھِ تِم گژھِ وَنٕنۍ مطلب یُس یہِ رٮ۪سٹورنٛٹ چھِ یہِ چھُ مطلب واریاہ خاص مطلب اَمِچ خاصیت چھےٚ مطلب مطلب تُہۍ ؤنۍتو مےٚ بیٚیہِ بیٚیہِ یُس مطلب یُس تُہۍ یہِ مطلب یہِ سٔرٕو چھُو کران مطلب یہِ چھا وٮ۪ج کِنہٕ نان وٮ۪ج مطلب بیٚیہِ ؤنۍتو مےٚ تُہۍ مطلب لاس مطلب مطلب اَمِکۍ کٕلوجَر کیٛاہ چھِ مطلب شامَس ہٮ۪کوٕ أسۍ دَہَن تام یِتھ اور یا أسۍ ہٮ۪کوٕ سِٹے کٔرِتھ اَتہِ مطلب مطلب بیٚیہِ ؤنۍتو مطلب پارکِنٛگ سایِڈ مطلب پارکِنٛگ تہِ ہٮ۪کوٕ أسۍ کٔرِتھ مطلب اَتہِ مطلب کٔہ کۭتِس تام مطلب کۭتِس تام مطلب کٔژَن تام آسہِ یہِ مطلب رٮ۪سٹورنٛٹ ییٚلہٕ تہٕ باقی وَسلام